اسلام علیکُم وَرحمتُہ اللہ وَبَرکاتُہوٗ آو بہٕ چھَس واریاہ رِیَلِٹی شوز پَسَنٛد کَران تہٕ بیٚیہِ چھُ مےٚ پَسَنٛدٕ کٔشیٖرِ ہُنٛد یُس درٛامُت چھِ مِلے سُر سُہ رِیَلِٹی شو تہِ چھُ مےٚ بَڑٕ پَسَنٛد تِکیٛازِ تَتھ منٛز چھُ تَتھ منٛز چھُ یہِ کٔشیٖرِ ہٕنٛدٮ۪ن نَیَن نَیَن آٹِسٹَن موقعہ میلان گٮ۪ونَس تہٕ کَرنَس اور یُم جَجِس تَتھ منٛز چھِ تِم چھِ تِمَن ہیٚچھناوان زِ کِتھ پٲٹھۍ چھِ گٮ۪وُن کَرُن تہٕ یُس میٛانہِ سِنٛگِنٛگ منٛز تہِ چھُ مےٚ واریاہ زیادٕ مَدت دِوان